کٔشیرِ منٛز چھِ گورمینٹ وقتَن فٕوقتَن آم لُکن خٲطرٕ واریاہ سکیٖم انان تاکہ عام لُکن ہنٛز زندگی گژھِ بہتر مختلف وقتَن پیٹھ مختلف سکیم اننُک غرض چھُ یی زِ عام لُکھ ہیکَن پنٕنۍ زندگی آسٲنی سان گُزٲرِتھ گورمینٹ چھُ وقتَن فٕوقتَن مُلازمت خٲطرٕ واریاہ اقدام تُلان تاکہِ اکھ عام نَفر ہیکہِ امہِ ملازمتُک فٲہِدٕ تُلتھ تہٕ سہُ ہیکہِ پنُن رُوزگار کمٲوِتھ ایجوکیشن شوبس منٛز تہِ چھِ گُورمینٹ واریاہ سکیٖم انان یِمو منٛز بچن خٲطرٕ کم انٹرسٹس پیٹھ لون دستیاب کرُن چھُ کورین ہنٛز ایجوکیشن باپتھ تہِ چھُ گورمینٹ واریاہ اقدام تُلان تاکہ اکھ کوٗر ہیکہِ پنُن تعلیم حٲصل کرتھ تہٕ سۄ ہیکہِ پگاہ پنُن روزگار کمایِتھ تہِ بیٚیہِ روزِ سۄ اِنڈپینڈنٹ باقی ین نش ہیلتھ کیٖر شوبَن منٛز تہِ چھُ گورمینٹ وارا اقدام تُلان تاکہ اکھ عام نفر ہیکہِ پنُن صحتُک خیال تھٲوِتھ